پانٛژھ مے کُنوُہ شیتھ سَتتٲجی یہِ چھُ اَصٕل اَکھ ڈیٹ سَتھ جُلاے کُنوُہ شیٚتھ تہٕ نَمنَمَتھ آ زٕ ساس اَکھ پانٛژھ اپریل یہِ چھُ اوسمُت کٔشیٖرِ منٛز واریاہ ضروٗری اَکھ بوٚڈ دۄہ یِتھٕے پٲٹھۍ چھُ بیاکھ ڈیٹ سُہ چھُ یِوان شےٚ مے زٕ ساس تہٕ سَتھ تہٕ بیاکھ چھُ یِوان پانٛژھ مے زٕساس ٲٹھ بیاکھ گوٚو نَو جُلاے زٕ ساس دہ